ہیٚلو اسلامُ علیکم ٹھیٖک چھِو حظ الحمداللہ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک سَر مےٚ حظ اوس سُہ بہٕ حظ چھس روٗحی مےٚ حظ اوس سُہ کٕرمژ یہِ توہہِ اوسوٕ نا سُہ ووٛنمُت میل کٔرزیو یِمن کَنٛٹیکٹن آ تِمن حظ کَرے مےٚ یہِ تِمن کَرے مےٚ میل تہٕ بیٚیہِ ٲسۍ تِمن تِم رِپوٹ وِپوٹ تہِ کَرٕنۍ یہِ سَبمِٹ تہٕ سُہ تہِ کَرے مےٚ تِہنٛز سٲرے کٲم سَر ٹھیٖک ٹھیٖک سَر تیٚلہِ اگر تُہۍ کانٛہہ یہِ سیٚمپٕل ویٚمپٕل سوٗزہِو کیٚنٛہہ تیٚلہِ وٕچھ ہا بہٕ بیٚیہِ کیاہ چھُ تِمن ایڈ کَرُن

ٹھیٖک ٹھیٖک کِہنۍ

کیٚلکُلیشن حظ کَرو تَتھ بیٚیہِ تہٕ سُہ کۭتِس ٹایِمس گَژھہِ کَمپٕلیٖٹ گَژھُن فِی الحال ٲسٕس بہٕ أکِس دۄن دۄہن آوٗر سَر مےٚ ٲس بٚییہِ تہِ تھوڑا کٲم تۄہہِ ٲسِو دِتمٕت دَہ دۄہ تَنہٕ گٔے بہہ تُرٛواہ دۄہ اہن حظ سَر سَر تھوڑا حظ ٲس بیٚیہِ تہِ کٲم بیٚیہِ تہِ ٲسۍ نا حظ پروجیٚکٹ اکھ زٕ تہٕ ٹھیٖک ٹھیٖک حظ چھُ سَر وۄنۍ کَرو کوٗشِش انشاءاللہ ٹایِمس پٮ۪ٹھ یہِ ترٛےٚ دۄہ حظ ترٛےٚ دۄہ نہ حظ انشاء اللہ کَرو کوٗشِش یَتھ یہِ مگر ترٛے دۄہ کَم نہٕ کیٚنٛہہ اَسہِ چھُ تھوڑا گَرِ تہٕ آوریر پَہَم

انشاءاللہ حظ کَرو کوٗشِش وۄنۍ آسٕس نہ سَر تۄہہ کٔرزیٚو آ تُہۍ کٔر زیٚو تِم ہایلایِٹ نا کَتِنس کَتِنس کیاہ پرابلِم چھِ تہٕ بہٕ وٕچھہٕ پَتہٕ پانے کیاہ آسہِ کَلکُلیشنٕچ چھٕ مےٚ تہِ پتاہ تتھ منٛز اوس مےٚ پانٛس تہٕ باسان تھوڑا ڈاوٹُے مےٚ اوس پانٛس تہٕ شَکھٕے تتھ ما آسہِ شایَد کیٚنٛہہ پرابلِم چَلو ٹھیٖک حظ چھُ سَر اَدٕ حظ اسلامُ علیکم